کانٛہہ تہِ کھیل گِنٛدنہٕ سۭتۍ چھِ اِنسان سُنٛد صحت ٹھیٖک روزان اِنسانَس چھِ جِسمٲنی ورزِش گژھان جِسمٲنی ورزِش سۭتۍ سۭتۍ چھِ دٮ۪مٲغی ورزِش تہِ أمِس اِنسانَس گژھان یُس نہٕ گیم گِنٛدان چھُ اَمہِ علاوٕ چھُ أکِس گیمہِ منٛز آسان مختلف اگر أکہِ روٗلَر ایریا ہٕچ کَتھ کَرو أسۍ مختلف ایریا ہَن ہٕنٛدۍ مختلف محلَن ہٕنٛدۍ کینٛہہ نفر چھِ یِوان اِکوَٹہٕ پَتہٕ چھِ تمہٕ پَنُن گیم زینناونہٕ خٲطرٕ اِکوَٹہٕ اَکھ أکِس سۭتۍ اتفاق کَران اِتھ کٔنۍ چھِ اَکھ أکِس سۭتۍ تٕمَن پَنٕنۍ اتفاقٕچ اَکھ أکِس سۭتۍ تِم اِتھ کٔنٮ۪تھ اتفاق تہِ کَران بیٚیہِ چھِ اَکھ أکِس سۭتۍ تِم ایٚنٹَرٹین تہِ کَران یِتھ کٔنٮ۪تھ چھِ اَکھ تہٕ بیٛاکھ یعنی واریاہ نفر اِکوَتہٕ سٔمِتھ اَکھ أکِس سۭتۍ اِکوَٹہٕ روٗزِتھ اِکوَٹہٕ پنٛنِس ٹیٖمہِ خٲطرٕ زیننٕچ کوٗشِش کَرنہٕ پَتہٕ پنٛنِس ٹیٖمَس فتح یاب کَرناوان